اَسلامُ علیکُم وعلیکُم اَسلام ٹھیٖک چھِو حظ گَرِ چھُو حظ آ ٹھیٖک تُہۍ چھُوا رِہانہ شاپکیٖپَر آ مےٚ اوس مےٚ اوس بوٗزمُت تُہٕنٛد مےٚ چھ بوٗزمُت تۄہہِ چھُو میٚوٕ دُکان یہِ تۄہہِ کیٛاہ کیٛاہ فروٗٹ چھُو اَتھ آسان میٚوٕ آسان اَسہِ چھِ ضوٚرَتھ کیٚلہٕ بیٚیہِ چھِ اَسہِ ضوٚرَتھ اَمبہٕ بیٚیہِ چھِ اَسہِ ضوٚرَتھ دَچھ شُراہ سیٚپٹمبَر گژھَن تِم تیار آسٕنۍ تۄہہِ چھَو پتہ اَسہِ چھِ گژھُن أکِس جایہِ پٮ۪ٹھٕ اَکھ خاص جایہِ پٮ۪ٹھ تہٕ سۄ چھِ واریاہ خاص جاے اَسہِ چھُ تور میٚوٕ نیُن مےٚ بوٗزٕمُت چھُ مےٚ چھِ بوٗزمُت تُہٕنٛد تۄہہِ چھُو واریاہ زیادٕ اَصٕل میٚوٕ آسان مےٚ کٔر تَوٕے مےٚ دیُت أکۍ فریٚنٛڈَن تُہٕنٛد نمٛبر دۄپُن تُہۍ ناو کَسٹَم ییٚمِس شاپکیٖپٔرَس سۭتۍ کَتھ مےٚ مےٚ اوس وٕ اُمید تۄہی پٮ۪ٹھ مےٚ دوٚپ بہٕ وَنَو وٕ تۄہی شُراہ سیٚپٹمبَر تانۍ گژھَن دۄن بَجَن تانِتھ آسٕنۍ یِم ترٛہ پیٖٹ اَمب پیٖٹ گژھِ دَچھِ پیٖٹ تہٕ کیٚلہٕ پیٖٹ ٹھیٖک چھا آ تۄہہِ کَتیتھ چھُو یہِ دُکان تُہۍ کٔرِزیو مےٚ واٹٕساپ کِنۍ لوکیشَن سیٚنٛڈ ٹھیٖک چھِ حظ پرایِس کوٗتاہ میٚلہِ مےٚ آ مےٚ چھنا ترٛےٚ پیٚٹہِ نِنہِ کوٗتاہ گژھِ مےٚ کَم أکِس پیٖٹہِ کاہَن شیٚتَن وٕ ہٮ۪کیٛاہ وٕ ہٮ۪کہِ نہٕ حظ تُہۍ ساس کٔرِتھ ساس ساس کٔرو حظ وٕنۍ أسۍ حظ آسَو وٕ تۄہی نِش نِوان اَسہِ بوٗز وٕ تُہٕنٛد آ مےٚ چھ نہٕ حظ ترٛےٚ نِنۍ سوے چھِ نہٕ حظ وٕ مےٚ چھِ ترٛےٚ نِنۍ اگر تُہۍ مےٚ کٔرو وٕ ساسَس رۄپِیَس پیٖٹ اچھا اَدٕ مگر میٚو گژھِ پَتہٕ مےٚ گژھِ نہٕ پَتہٕ مَنٛدَچھ پیٚنۍ کِہیٖنۍ تِنہٕ مےٚ گژھِ صاف آسُن مےٚ کوٚر تُہٕنٛد معلوٗم تَوٕے کٔرٕمَو تۄہہِ کال وٕ کَرٕ بہٕ کٲم بہٕ کَرٕ بہٕ تۄہہِ شُراہ سیٚپٹمبَر کال ٲں صُبحٲے مگر مگر مےٚ چھِ گژھُن مطلب اَسہِ چھِ گژھُن اَکہِ بَجہِ پَتھ کُن چھِ اَسہِ گژھُن آ اَسہِ چھِ گژھ مگر مےٚ تۄہہِ پٮ۪ٹھ مےٚ چھِ تۄہہِ پٮ۪ٹھ اُمید مَنٛدچھ گژھِ نہٕ تَتہِ پیٚنۍ کِہیٖنۍ تہٕ خراب میٚو اَدٕ ٹھیٖک ٹھیٖک حظ چھِ اَسہِ کوٚر بروسہٕ وٕ گژھِ آسُن شُراہ سیٚپٹمبَر تیار میٚوٕ اَدٕ ٹھیٖک حظ چھِ اَسلامُ علیکُم